ییٚلہِ تہِ اکھ اِنسان ٹرٛاوٕل کرِ تٔمِس ہسا پَزِ مٮ۪نٹینن تھاوُن پَنُن سِلیٖپ سایکَل تہِ پَتہٕ سُہ برابر تھاوُن اٮ۪ڈوٮ۪نچر تہِ اِنسان کَرُن تہٕ مَگر بیٚیہِ تہِ ہسا گژھِ شۄنٛگُن تہِ ہسا چھُ ضٔروٗری تِکیٛازِ اَگر اِنسان تھکَو پَکو اِنسان زیادٕ یا راتَس بیٚہمو ہُشارَے اَگر نَہ سا اِنسان رٮ۪سٹ کرِ کیٚنٛہہ اِنسان ہسا پے کَنفٲرٕم پے اِنسان بٮ۪مار اَمہِ حساب ہسا چھُ پٮ۪وان اَگر ہسا کُن زَن گژھِ یِمَن چیٖزَن ہُنٛد چھُ پٮ۪وان خاص خیال تھاوُن کہِ مےٚ چھُ شۄنٛگُن تہِ یوٗت ہَن مےٚ پَکُن وٕچھُن چھُ ضٔروٗری تیٖژ ہَن چھُ مےٚ شۄنٛگُن تہِ ضٔروٗری رٮ۪سٹ تہِ ہسا چھُ ضٔروٗری اَگر ہسا مِثال دہ پَنٛداہ کِلوٗ میٖٹرَہ پَکہِ اِنسان پَکنَس پٮ۪ٹھٕے روزِ دۄہَس کالہٕ چَن کرِ پَتہٕ وٕنِنٛدُر سُہ ہسا گژھِ خَتم سُہ ہسا پے بٮ۪مار اِسلیے اَگر اگر اٮ۪ڈوٮ۪نچر اَگر اِنسانَس کَرُن چھُ سُہ چھُ پوٚز مَگر یہِ تہِ ہسا چھُ رٮ۪سٹ تہِ ہسا چھُ واریاہ زیادٕ ضٔروٗری ییٚلہِ أسۍ چھِ گژھان کُنہِ جایہِ اَسہِ ہسا چھُ برابر روٗٹیٖن تھٲومٕژ فون چھِ آسان سۭتۍ یا گٔر چھِ آسان سۭتۍ أسۍ ہسا چھِ زیادَے زیادَے ییٚلہِ أسۍ بیٚہمو أسۍ ہسا چھِ اکھ زٕ بَجے تام بیٚہوان یار کالہٕ چَن چھِ بیٚہوان ژیر تام مَگر پَتہٕ چھِ ہسا چھِ شۄنٛگَن پَتہٕ چھُنہٕ کٕہیٖنۍ تہِ ڈِسٹٲرٕب کران کیٚنٛہہ شۄنٛگان ہسا چھِ سٲلِم صبُحَن چھِ وۄتھان بیٚیہِ سُلی یا سَتھ شےٚ سَتھ گھنٛٹہٕ چھِ أسۍ کَنفٲرٕم نِنٛدٕر کران ٹرٛاولِنٛگ دوران ہسا گژھِ اَگر نہٕ اِنسان زیادٕ پَہمَتھ تہِ کرِ تِتہِ چھُنہٕ پَریشٲنی کیٚنٛہہ مَگر نِنٛدٕر چھِ کَرٕنۍ ضٔروٗری یِنہٕ کیٚنٛہہ کہِ وۄنۍ پَکہٕ بہٕ دۄہَس پَکہِ اِنسان کالہٕ چَن شۄنٛگی نہٕ دَپہِ زٕ ترٛےٚ دۄہ چھِ یِمَے پَنٕنۍ تہٕ مَگر تَمہِ سۭتۍ ہیٚکہِ اِنسان پَتہٕ بٮ۪مار پٮ۪تھ ییٚلہِ اِنسان بٮ۪مار پیوٚو پَتہٕ نَہ سا چھُ اِنسان اٮ۪نجاے تہِ